وعلیکم سلام تُہۍ چھُو حظ بیٚکری شاپ پٮ۪ٹھ اَسہِ ٲس تھوڑا بیٚکری آرڈَر کَرٕنۍ اَسہِ ٲس نَہ حظ پٔتمہِ لَٹہِ تۄہہِ نِش نِمٕژ اَسہِ ٲسۍ اکھ زٕ فنٛگَشن گَرَس منٛز واریاہ پَسنٛد اَسہِ رِشتہٕ دارَن تِم چھِنہٕ مانن بیٚیہِ کانٛہہ بیٚکری کھیٚنی نہ حظ واریاہ اَصٕل حظ تٲریٖف حظ چھِ واریاہ کَران رِشتہٕ دار بیٚیہِ چھُنَہ حظ تَتہِ صاف صفٲیی تیُتھُے تھاوان ٹیٚسٹ تہِ باقیو بیٚکرِیو کھۄتہٕ آسان اصٕل اہن حظ اَدٕ اَنان چھِ کٲنٛسہِ بیٚکری وٲلِس نِش تَتہِ چھِ آسان کیک تِم چھِ آسان دٔدۍمٕتۍ مگر تۄہہِ نِش چھِ آسان فرٛٮ۪ش فرٛٮ۪ش کیک اہن حظ تُہُنٛد اَسہِ حظ چھِ پَتاہ اَسہِ حظ اوس پَتھ کُن انگیجمٮ۪نٛٹ ٲس بیٚنہِ تہ تَمہِ وِزِ تہِ أنۍ اَسہِ تۄہہِ نِش ژوٚٹ أسۍ حظ چھِ تۄہہِ بیٚیہِ تہِ فَنٛگشَن چھِ اَسہِ تہٕ وٕنۍ چھِ اَسہِ تۄہہِ نِش کُکیٖز ڈَبہٕ ضوٚرَتھ وُہ وُہ پٕنٛژٕ اہن حظ تھٔیِو حظ پٕنٛژٕ پانٛژھ تھٲیِو علاوَے بیٚیہِ چھِ اَسہِ ضوٚرَتھ برٛٮ۪ڈ بٮ۪سٹ کالٹی ہِنٛدۍ

پیٚسٹرٛی نہ نہ برونٛہہ کُن چھُ اَسہِ کیک اَکھ ضوٚرَتھ بٔڈے خٲطرٕ مےٚ کٔہ کرے صُبحن مشور وٕنۍ یَم حِساب گَرِ پٔژھۍ ؤژھۍ یِن تہٕ تَمی حِساب بناوَو پتہٕ کیک تہِ تُہۍ ؤنۍتو مےٚ گۄڈٕ یِمن کوٗتاہ واتہِ مےٚ بِل اَہن حظ أکِس ڈَبَس کوٗتاہ چھُو تُہۍ ہٮ۪وان اَہن حظ وَنۍ ییٚلہِ اَنان چھِ کسٹمر ییٚلہِ رُگوٗلر چھُ گژھان کَران تٔمِس کَنسیٚشَن تھوڑا ووڑا سُہ تہِ حظ زیادٕ گژھان کیٛاہ حظ چھُو تُہۍ کَران مےٚ حظ دِتِو تۄہہِ ییٖتیٛاہ کَسٹَمر سون خانٛدانٕے چھُ تۄہہِ نِش اَنان ژوٚٹ اچھا ٹھیٖک کُکیٖز چھُو تُہۍ اَکُے ٹایپ کِنۍ تَتھ تہِ چھِ قٕسٕم وٕسم کیٚنٛہہ ٹھیٖک ٹھیٖک بیٚیہِ برٛٮ۪ڈس ڈِفرنٛٹ قٕسٕم برٛٮ۪ڈَس کۭتیٛاہ قٕسٕم چھُو تۄہہِ اَمی خٲطرٕ حظ ماز خٲطرٕ چھِ تھاوان برٛٮ۪ڈ یُس حظ ساری کالٹی یَتھ حظ بٮ۪سٹ آسہِ اہن حظ سُہ تہِ حظ سُے حظ آز چھِ حظ چَلان آز حظ ہٮ۪کو نہٕ کامپرٛومایِز کٔرِتھ تِم تہِ تھٲیِو حظ تُہۍ اہن حظ آ

ہاں اَتھ کوٗتاہ بِل گژھِ مےٚ یہِ کوٗتاہ بِل بَنہِ مےٚ پَتہٕ کیٚنٛہہ نَہ حظ چھُنہٕ کٔرِو تُہۍ آرام سان یہِ حساب کیٚنٛہہ چھُنہٕ اَدٕ کیکس کوٗتاہ واتہِ مےٚ پَتہٕ الگ

اَدٕ حظ ٹھیٖک حظ چھُ تیٚلہِ حظ سوٗزِ یہِ تہٕ بہٕ سوزمو کانٛہہ گَرِ ہاں اَدٕ حظ بِہِو حوال